وعلیکُم اسلام آ بلکُل ابسا چھَس بہٕ ٹیٛوٗر اینٛڈ ٹرٛاولٕز پٮ۪ٹھ ؤنِو فرمٲوِو آ کیٚنٛہہ چھُنہٕ پرواے بہٕ کٔرٕ کلکُلیٹ بہٕ کٔرٕ چیک مےٚ ؤنۍتو تُہۍ کتہِ تُہۍ چھِوا جوٚمہِ پٮ۪ٹھٕے آ سریٖنگر واتُن با ڈایریکٹ کیٚنٛہہ چھُنہٕ پرواے بہٕ بہٕ کٔرٕ بہٕ ؤنہو تۄہہِ یہِ چھُ گژھان لگ بگ حَظ پانٛژھ ساس پانٛژھ ساس پ أکِس نفرس اَہَن حَظ پتہٕ ہیٚکو أسۍ وُچھِتھ اَگر تۄہہِ زٕ ترٛےٛ نفر چھِ تَمہِ تَمہِ حسابہٕ ہیٚکو أسۍ کم زیادٕ حظ کٔرِتھ تُہۍ اگر ڈِٹیل دِیِو تَمہِ مُطٲبق ؤنہو بہِ تۄہہِ کوٗتاہ ہیٚکہِ کم حَظ گژھِتھ تۄہہِ چھِ حَظ اَہَن حَظ أکِس نفرس ہیٚکہِ ساس ساس یا پانٛژھ ہتھ حَظ چھِ ہیٚکان گٔژھِتھ اگر وۄنۍ تُہۍ پانٛژھ شےٚ نفر زیادٕ زیادے چھِو تَمہِ تیٚلہِ گژھِ ساس حظ اگر اگر تُہۍ اکھ اکھ نفر چھُو یا یعنے زٕے نفر چھُو تیٛلہِ حظ گژھِ پانٛژھ ہتھ اَگر تُہۍ سورُے اگر تُہۍ ہوٹل ایکامِڈیشن وغیرہ سٲری چھُو أکۍسٕے جایہِ یژھان کَرُن اَسہِ سانہِ سانہِ کمپٔنی تھرٛوٗ ہیٚکان چھِو کٔرِتھ تیٛلہِ حَظ گژھِ واریاہ زیادٕ کم أسۍ ہیٚکو تۄہہ گایِڈ تہِ روٗزتھ گایِڈ تہِ اگر سونُے تھٲیہوٗن تُہۍ تیٛلہِ حَظ روزِ تُہٕنٛدِ خٲطرٕ سُہ واریاہ اَصٕل تُہۍ کٔرِو پنٕنٮ۪ن دوستن سۭتۍ کٔتھ حَظ یمن یم تہِ چھِ تیٛلہِ اگر تُہۍ سورُے گایِڈ تہِ دِمہونو أسۍ تۄہہِ پانے بیٚیہِ اَوٕ یوٚت یوٚت تۄہہِ گژھُو گژھُن آسوٕ تۄہہِ آسٮ۪و گلمرگ سۅنہٕ مرگ یوٚت یوٚت تۄہہِ گژھُن آسہِ تَمہِ خٲطرٕ دِمو أسۍ تۄہہِ واریاہ کم کرو تُہٕنٛدِس یتھ حَظ پیکیجس منٛز روزنس خٲطرٕ حَظ چھُ اَسہِ ہوٹل اگر تُہۍ یہِ ہوٹلس منٛز روزُن چھُو یژھان یا أسۍ حَظ ہیٚکو ہٹ تھٲوِتھ اگر تُہۍ ہٹ چھِو یژھان روزُن تہٕ یا ہوٹل یہ تۄہہِ خۄش کَریو تُہٕنٛدِ مرضی مطٲبِق حَظ گژھِ اَہَن حَظ کھٮ۪ن چٮ۪نک تہِ چھُ سانٕے اَسہِ نِش گژھِ اِنتظام تتھ منٛز تہِ گژھِ تۄہہ کم حَظ بیٚیہِ اگر تُہۍ یژھان چھُو ویجِٹیرین یا نان ویج یعنے تتھ حَظ چھِ ونان اَگر تُہۍ ماز دار ماز چھِو یژھان کھیوٚن یا کۄکُر چھُو یژھان کھیوٚن تتھ خٲطرٕ گژھِ الگ تہٕ یِژھ اگر تُہۍ ژامن وغیرہ چھُو یژھان کھیوٚن حَظ تتھ خٲطرٕ حَظ گژھِ الگ

ہاں تُہۍ یِیِو تُہۍ یِیِو حَظ تُہۍ یِیِو حظ سون أسۍ ونہو تۄہہِ ٹھیٖک چھِ حَظ کیٚنٛہہ چھُ نہٕ پرواے تُہۍ ییو ریسٹورنٛٹ آ چلو چلو